اَلسلامُ علیکُم مےٚ کَریو آڈر کِڈس وِیر تہٕ اَمِچ کولٹی ٲس واریاہ رٔژ یِمن لۄکٹین بَچن ۂندۍ خٲطرٕ پَلو مطلب یُس کاٹَن اوس تَتھ اوس واریاہ رُت کَلر تَتھ سُہ اوس جینٹٔل اینڈ سموٗتھ کولٹی منٛز تہٕ سُہ اوس واریاہ خوٗبصوٗرت سُہ پیوٚو مےٚ واریاہ سَستہٕ یہِ اوٚن ڈلِؤری بویَن گرٕ تہٕ اَمہِ سۭتۍ آیہِ اَسہِ واریاہ فٲیدٕ یہِ اوس مطلب آرام سان مینٹین گژھان اَتھ یُس یہِ کَپُر اوس یہِ اوس واریاہ نَرُم اَتھ اوس شو تہِ رُت تہٕ اَتھ اوس سایِز تہِ بَرابر اَمِچ یۄس یہِ پرایِس یۄس اَمیُک یہِ قۭمَتھ اوس سُہ اوس واریاہ اَصٕل عام اِنسان پرٮ۪تھ کانہہ اِنسان ہیٚکہِ ہا سُہ ایفٲڑ کٔرِتھ تہٕ اَمہِ سۭتۍ میلیو اَسہِ واریاہ زیادٕ فٲیدٕ تہٕ اَمہِ سۭتۍ بَچے یِم بَچہٕ یُس اَلٹرا ویلیٹ ریڈیشَنٔز چھِ تہٕ تِم بَچے اَمہِ سۭتۍ تِم گے پروٹیکٹ اَمہِ سۭتۍ تہٕ یہِ اوس واریاہ رُت صاف میٹیٖریَل گُڑ کولٹی ٲس تَتھ